یِتھ پٲٹھۍ ہَسا کہِ مےٚ ووٚن اوٚتانی کہِ سرینگر ڈسٹرک چھُ فی کُنہِ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ اِن اِوری آسپٮ۪کٹ چھِ فرٛٮ۪نٛٹَس تِکیٛا أکے کَرو تۄہہِ کَتھ وٕنکٮ۪نَس سَپوٹسٕچ بہٕ چھُس وَنان کہِ سرینگرَس منٛز چھُ وٕنکٮ۪نَس سہٕ ٹٔرٕف فی ڈِسٹرکُک چھُ یِوان تور گِنٛدنہِ تہٕ تِکیٛازِ تِم ٲسۍ تَتھ تَتہِ چھِ سُہ سِنتھیٹِک ٹٔرٕف تَتھ وَنان ٹی آر سی کُنہِ گامُک نَفَر چھِ واتان تور صُبحٲے چھِ سَپوٹٕس ایتھلیٖٹ آسان شےٚ بَجے پانٛژھ بَجے چھِ تِم آسان گرٛاوُنٛڈَس منٛز بِہِتھ پرٛٮ۪کٹِس کَرنہٕ خٲطرٕ ہَتاکہِ یِنہٕ گَرمہٕ موسمَسٕے منٛز یوٚت شیٖنَس منٛز چھِ تَتہِ واتان برازٔلی کوچ تَتہِ آسان یِم گایِڈ چھِ کَران سانٮ۪ن بَچَن تِم کوچ چھِ آسان صُبحٲے شیٚیہِ بَجہِ ریٚڈی پٕلیرن اِستقبالَس اَسہِ یِن پٕلیر أسۍ کَرو تِمَن سۭتۍ یِمو کَرناوَکھ أسۍ پرٛٮ۪کٹِس پٕلیر تہِ چھِ پٮ۪وان وٲتِتھ بایکَن پٮ۪ٹھ چھِ یِوان سایکَلَن أڑۍ چھِ اَڑٮ۪ن چھِ یوٗتاہ شوق کہِ تِم چھِ سایکَلَن پٮ۪ٹھ یِوان تٕرٛہ تٕرٛہ ژَتجی ژَتجی کِلوٗمیٖٹَر دوٗرِ پٮ۪ٹھ صُبحٲے تِم چھِ ژورِ بَجہِ نیران گَرِ تہٕ واتان پرٛٮ۪کٹٕس کَرنہِ تہٕ سرینگر چھِ وارِیاہ والی بال تہِ چھِ تَتہِ ایس پی کالیج اگر وٕچھو أسۍ تَتہِ چھِ سَپوٹٕس یِوان وٕلٹہٕ اَصٕل پٲٹھۍ گِنٛدنہٕ پولو گرٛاوُنٛڈ چھِ تَتہِ تَتہِ چھِ یِوان اَصٕل گِنٛدنہٕ یا باقٕے باقٕے تہِ چھِ کوٚمنِٹِین منٛز چھِ کیٚنٛہہ لَکٕٹۍ لَکٕٹۍ گرٛاوُنٛڈ مگر یِتھ پٲٹھۍ محسَن چھِ کہِ یِم چھِ زٕ گرٛاوُنٛڈ تَتہِ بَخشی سِٹیٚڈیَم چھِ تَتہِ تَتہِ چھِ پنٛداہ اَگستٕکۍ دۄہ سَلٲمی تہِ گژھان تَتہِ چھِ یِوان وٕنکٮ۪س فُٹ بال گِنٛدنہٕ وٕنکٮ۪س چھُ سُہ نمبر وَن ٹٔرٕف یِوان مانٛنہٕ تہٕ فُٹ بال تہِ چھِ مےٚ آسان وٕنکٮ۪نس چھِ تَتہِ کِرکَٹ چھِ یِوان اَتہِ گِنٛدنہٕ ایس پی کالیجَس بوٚڑ گرٛاوُنٛڈ تَتہِ چھِ یِوان کِرکَٹ گِنٛدنہٕ یا یُس ٹی آر سی چھِ تٔتھۍ پٔتۍ کِنۍ چھِ پولو گرٛاوُنٛڈ تٔتھۍ سایڈَس چھِ تَتے کِرکَٹ گرٛاوُنٛڈ اَکھ تہِ تَتھ منٛز تہِ چھِ لوٗکھ خلق کِرکَٹ گِنٛدان تہٕ بہتریٖن چھِ سرینَگَر ڈسٹرک یِمو اٮ۪کٹِوِٹیو خٲطرٕ زیادٕ تَر کہِ فُٹ بال وَنہٕ بہٕ یِتھ پٲٹھۍ کہِ وٕنکٮ۪ن چھِ کریز فُٹ بال ہُنٛد فی کانٛہہ لونڈ چھُ یِوان گِنٛدنہٕ یِتھ پٲٹھۍ زَن بہٕ وَن کہِ اگر اَکھ لٔڑکہٕ چھِ یِوان صُبحٲے أمِس چھُ گَرُک أمِس چھُ گَرِکٮ۪و الگ ڈرٛیوَر تھوٚمُت أمِس چھِ نِوان گاڑِ منٛز صُبحٲے کَران تَتہِ گرٛاوُنٛڈَس منٛز ڈرٛاپ أمۍ مۄکلٲو پرٛٮ۪کٹِس کٔرِتھ بیٚیہِ چھِ گٲڑۍ واتان سُہ چھِ کَران پِک اَپ أمِس چھِ ترٛاوان گَرِ کیٛازِ اَسہِ پَزِ سَپوٹسَس سۭتۍ زیادٕ ماے محبت تہِ تھاوُن تِکیٛازِ وٕنکٮ۪ن چھِ یوٗتھ چھُ وٕنکٮ۪نَس بِگڈان یِم چھِ پَتھٕے پَتہٕ گَژھان تَمہِ مۄکھ پَزِ اَسہِ وٕنکٮ۪س تھاوٕنۍ پانہٕ ؤنۍ چھِ ماے محبت تھاوُن ماے یہِ چھُ وَنان کہِ ساینٛٹِسٹ چھِ وَنان کہِ ماے محبت بَڑِ دِیِو پانہٕ ؤنۍ بِہِو پانہٕ ؤنۍ کَتھ باتھ چیر کٔرِو یِتھ فُٹ بالہِ منٛز چھُ اَکھ اِکوٹ اَکھ أکِس سۭتۍ رَلان یا باقٕے سَپوٹ بہٕ وَنٛنہٕ یہِ فُٹ بالہِ ہِنٛز والی بال چھِ یا کٮ۪مپِنٛگ چھِ باقٕے چیٖز أسۍ چھِ کٮ۪مپِنٛگ چھِ کَران أسۍ اَتہِ چھِ اَچہِ شنٛکَل اَچیرِیا چھِ اَتہِ تَتھ جایہِ چھِ أسۍ کَمپِنٛگ ہٮ۪کان کٔرِتھ یا بیٛاکھ چھِ اَستانمَرٕگ چھِ اَتہِ تَتہِ تہِ چھِ أسۍ ہٮ۪کان کیمپِنٛگ کٔرِتھ آرام سان ہٮ۪کو تَتہِ تَتہِ ہیٚکہِ نَفَر آرام سان راتَس سِٹے کٔرِتھ تہٕ بۄن کَنہِ ہیٚکہِ گۄڈٕنیتھٕے کیٚمپ ویمپ چیٖز ویٖز کھٲلِتھ آرام سان یہِ زِ تَتہِ چھُنہٕ کانٛہہ ڈَر باقٕے چھُ کور ایریا تُکُن چھُنہٕ گژھُن کیٚنٛہہ تہٕ یِتھ پٲٹھۍ زَن وَنہٕ بہٕ کہِ سپوٹٕس خٲطرٕ چھِ یہِ وارِیاہ وارِیاہ بہتر سرینَگرٕ وٕنکٮ۪س فرٛنٛٹَس اَمہِ مۄکھٕ تِکیٛازِ تِمَن چھِ فٮ۪سَلٹیٖز ایولیبل باقٕے بیٚیہِ کیٛاہ سرینگرَس منٛز چھُ ییٚتہِ